سون مذہب چھُ یِہوے درٕز دِوان کہِ سوسایٹی منٛز یُس تہِ پَتھ پسمانٛدٕ گرٕ آسن تِمن کٔرِو مدتھ پونٛسہٕ لِحاظ خُراکھ لِحظٕ باقٕے چیٖزو ذٔریعہِ ییٚمہِ سۭتۍ تِہنٛز زندگی تہٕ خۄش تہٕ خۄشحال روزِ بیٚیہِ چھِ سون مذہب یی ونان سۄدکہٕ خٲرات کٔرِو جمع یہِ کٔرِو مِسکیٖنن مۄحتاجَن منٛز تقسیٖم تمہِ سۭتۍ گژھِ تِہنٛز زندگی تہِ خۄش خۄش تہٕ خۄشحال روزِ بیٚیہِ ہسا چھِ یۄس تہِ کانٛہہ بؠماردٲری سوسایٹی منٛز آسہِ تٔمِس کٔرِو مٲلی مدتھ تٔمِس کٔرِو معاونت تاکہِ تۄہہِ تہِ گژھِو اللہ تعالیٰ کٔرِتھ تۄہہِ تہِ رَحم